وعلیکُم اسلام اَسلام علیکُم ٹھیٖک چھِو حظ اَصٕل اَصٕل پٲٹھۍ حظ صحت چھُو حظ ٹھیٖک تُہۍ چھِوا یہِ تُہۍ چھِو حظ بِلکُل بِلکُل یی وَنہٕ ہاو بہٕ تۄہہِ تۄہہِ اوسُو نہَ یِمن یہِ ٹیٚسٹہٕ تھوٚومُت یوٗنِٹ ٹیٚسٹہٕ یوٗنِٹ آ ایواڑ وُچھےَ مےٚ یِمن أکِس دۅن سَبجیکٹَن منٛز چھِ أمِس تھوڑا کَمزوٗری پَہم اتھ ہسا اوس میتھامیٹِکٔس میتھامیٹِکٔس تہٕ میتھامیٹِکس تہٕ ساینَس حظ باسیٚو مےٚ تھوڑا کَمزوٗر پَہم باقٕے سَبجیکٹ ٲسۍ ٹھیٖک باقین سِبجیکٹَن باسیٚو نہٕ مےٚ کِہیٖنٛۍ تہٕ أمِس کیٛاہ مَسلہٕ چھُ أمِس کیٛازِ چھُ یِم سَبجیکٹہٕ یوٗتاہ کَمزور اَچھا

ٹھیٖک ٹھیٖک

اَچھا اَچھا آ بِلکُل باقٕے سَبجیکٹ باسیٚو باقٕے سَبجیکٹ باسے مےٚ تہِ ٹھیٖک مےٚ باسیٚو باقٕے سَبجیکٹ ٲسۍ أمِس ٹھیٖک یِمنٕے دۅن سَبجیکٹَن منٛز چھُ اِشوٗ تہٕ بَس

ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک ہینٛڈ رایٹِنٛگ وینٛڈ رایٹِنٛگ ہُنٛد ما چھُ مَسلہٕ کانٛہہ اَچھا تیٚلہِ کیٛاہ چھُ یِہےَ

اَچھا کیٚنٛہہ چھُنہٕ تُہۍ ٲسِو یہِ پانہٕ وٕنۍ ٲسۍزیٚو کران اَتھ چھِ کٔتنَس کیٛاہ باسیٚو مَسلہٕ تہٕ کَتنَس چھُو یہِ ٹھیٖک کَتنَس چھُ پَران تہٕ کَتنَس چھُنہٕ پَران کٲم چھا گژھان نہ چھا گژھان تہٕ سُہ ٲسۍزیٚو تُہۍ اَسہِ اِنفارٕم کران تِکیٛازِ اَسہِ تہِ لگہِ پَے ہیٛوٗ باقٕے چھُنہٕ کانٛہہ تہِ مَسلہٕ ٹھیٖک چھَ حظ بِلکُل کیٚنٛہہ چھُنہٕ کیٚنٛہہ چھُنہٕ کِہیٖنٛۍ تہِ چھُنہٕ کِہیٖنٛۍ چھُنہٕ ٹھیٖک ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ کیٚنٛہہ چھُنہٕ اَدٕ حظ چلو ٹھیٖک چھُ اَدٕ حظ ٹھیٖک چھُ